السلام علیکُم ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک پٲٹھۍ حظ اَصٕل پٲٹھۍ حظ کیٛاہ حظ کَران اَہَن حظ اَہَن حظ أسۍ حظ پَرویز احمد تُہۍ چھُو حظ تُہۍ کَم حظ چھُو تُہۍ کَم حظ چھُو اَہَن حظ اَہَن حظ ہَہ اَچھا چھُو حظ گژھُن

آ أکۍسی جایہِ چھُ حظ توٗرۍ سۄنمَرگہِ گژھُن کِنہٕ بیٚیہِ چھُ کُنہِ جایہِ گژھُن

تَتھ حظ لَگنو تۄہہِ تَتھ حظ لَگنو تۄہہِ پنٛداہ ساس رۄپیہِ حظ اہن حظ بوز حظ بوز حظ اے بوز حظ کیٛازِ حظ بوز حظ کیٛازِ اَتھ چھِ یِوان بٕتھِ سُہ چھِ حظ پَتَہ وٕچھ حظ گۄڈٕنٮ۪تھٕے چھِ اَسہِ یِوان اَتھ حظ چِنٛگی حظ بٕتھِ گوٚو حظ ٹھیٖک بیٚیہِ چھِ اَسہِ یِوان اَتھ حظ وٕچھ حظ وات حظ ژٕ کیٛاہ چھِ وَنان کنٛگَن کنٛگنہٕ پٮ۪ٹھ حظ چھِ یہِ ہِل گژھان کیٛاہ حظ چھِ گژھان یہِ چھُ کنٛگنہٕ پٮ۪ٹھ ہِل گژھان کنٛگنہٕ پٮ۪ٹھ گَگَنگیٖر تانٮ۪ھ چھِ اَسہِ دَزان تیٖل کَم سے کَم پنٛدہَن شٮ۪تَس رۄپیَس ہِلَس ییٚلہِ پَتہٕ حظ گَگَنگیٖر پٮ۪ٹھ حظ کھسو نہٕ حظ پَتہٕ ہیوٚر یوٚت تُہۍ وَنان چھُونہٕ حظ سۄنمَرٕگ چھُ حظ تۄہہِ گژھُن بالتَل چھُ حظ تۄہہِ واتُن کِنہٕ تۄہہِ چھُو سۄنمرٕگ اَڈَس تانٮ۪تھ

با تۄہہِ چھُو حظ تَتہِ پٮ۪ٹھ بالتَل بالتَل چھُو حظ تۄہہِ تَتہِ پٮ۪ٹھ گژھُن آ تیٚلہِ حظ لَگنو تۄہہِ بَرابَد حظ پنٛداہ ساس رۄپیہِ تَمہِ کَم نہٕ حظ گژھِ نہٕ اَتھ رۄپَے تۄہہِ چھُو حظ پَتَہ گَگَنگیٖر پٮ۪ٹھ چھِ پَتہٕ وٕچھ حظ سۄنمَرٕگ چھِ اَسہِ پٮ۪وان کَرٕنۍ کٲم اَتھ چھِ سۄنمَرگہٕ پٮ۪ٹھ کَم سے کَم وُہ کِلوٗ میٖٹَر چھِ اَسہِ کھسان با بالتَلَس پٮ۪ٹھ بیٚیہِ ہِریمان پٮ۪ٹھ چھِ سُہ زیادٕ وٕلٹہٕ ہِل حظ تہٕ تَتہِ چھِنہٕ حظ تَتہِ چھِ تَتہِ چھِ اَسہِ نَہ اَتھ حظ چھِ چُنٛگی پٮ۪وان تَتہِ بَرُن ڈۄڈ ہَتھ رۄپیہِ حظ یَتَتھ بالتَل ییٚلہِ واتان چھِنہٕ حظ أسۍ تَتھ چھِ پٮ۪وان ڈۄڈ ہَتھ رۄپیہِ حظ تور اَژنَس بَرُن توٚتام حظ چھِ اَسہِ اَسہِ حظ چھِ گژھان رۄپیَس پانٛژھ سَتھ ہَتھ حظ چِنٛگی تہٕ بیٚیہِ چھِنہٕ حظ اَسہِ اَتھ چھُ تیٖل دَزان حظ زیادٕ ہِلَس تیٖل تیٖل چھِ دَزان زیادٕ ہِلَس تَمے موٗجوٗب چھِ أسۍ کَران کٲم تَمہِ موٗجوٗب چھِ أسۍ دَپان اَتھ چھِ لَگان تَمے موٗجوٗب جادٕ کِراے حظ بیٚیہِ چھِ یور تور اَتھ دَزان اَسہِ کَم سے کَم دَزِ اَسہِ رۄپیَس شٮ۪ن ساسَن تیٖل حظ بیٚیہِ تھاوُس حظ پَتہٕ بیٚیہِ نَہ اَتھ گَژھِ نہٕ کَم کِہیٖنۍ وٕچھ حظ کیٛازِ ٹٲر خرچہٕ چھِ باقی خرچہٕ چھِ چھِنہٕ حظ مطلب مےٚ چھِ آسان بیٚیہِ کٮ۪نڈَکٹَر تہِ سۭتۍ پٮ۪ٹھ چھِ یہِ بٔڑۍ گٲڑۍ حظ اَتھ چھِ دَزان تہِ تیٖل واریاہ اَمے موٗجوٗب چھِ اَتھ ہٮ۪وان اَتھ گژھِ نہٕ حظ کَم ٹوٹَل حظ کِہیٖنۍ برابَد حظ پنٛداہ ساس رۄپیہِ تیٚلہِ حظ کٔرۍزیو کٲم مےٚ ترٛٲیزیو اٮ۪ڈوانٕس مےٚ ؤنۍزیو کَر حظ چھُ یُن تہٕ بیٚیہِ تھٲیزیو ڈیٹ فِکٕس کٔرِتھ مےٚ کٔرۍزیو تُہۍ کال حظ ییٚتھی نَمبرَس چھِ حظ ٹھیٖک آدٕ حظ السلام